یُس مےٚ ساروی کھۄتہٕ اَصٕل پروڈَکٹ باسیٛو سُہ چھُ لیکمی والٮ۪ن ہُنٛد یُس یہِ چھُ یِوان سَنسکریٖن چھُ یِوان تَمہِ سۭتۍ چھُ بُتھ واریاہ اَصٕل روزان ٹینِنٛگ فری چھُ روزان بُتھ چھُ واریاہ صاف گژھان